اَسہِ ہَسا چھُ وٕنکیٚنَس پرٛٲنۍ یِم حظ اَسہِ پَکان آمٕتۍ چھِ غذا یِم أسۍ کھٮ۪وان چھِ بَڈگام ڈِسٹرکَس منٛز تَتھ منٛز حظ چھُ یِوان یَکھٕنۍ چھِ یِوان رِستہٕ چھِ یِوان آب گوش چھُ یِوان یا کَباب چھِ یِوان یا کۄکُر چھِ یِوان یِم حظ چھِ اَسہِ تِم وازوان چیٖز یا تِم حظ أسۍ وَنو کھٮ۪ن چیٖز یِم حظ أسۍ پَتہٕ پٮ۪ٹھٕے چھِ یِوان کھٮ۪وان اَگَر حظ أسۍ وٕچھو یِمَن منٛز حظ چھِ أسۍ تِم چیٖز کَران اِستعمال یِم حظ سٲنۍ اَکھ کَلچَر یا ہِسٹرٛی چھُ اَسہِ ہاوان تِکیٛازِ یِمو منٛز چھِ أسۍ ۂکھۍ مَسال گَرَم مَسالہٕ بیٚیہِ تِم مَسالہٕ کَران استعمال یِم حظ پَتہٕ پٮ۪ٹھ سانہِ ماجہِ بیٚنہِ گَرِ ٲسۍ بَناوان پیٖسان تہٕ پَتہٕ ٲسۍ أسۍ اِستعمال کَران یِمو چیٖزو سۭتۍ چھِ أسۍ پَنٕنۍ ہِسٹری تہٕ کَلچَر تھاوان یاد تِکیازِ یِمَے مَسالاے پَتہٕ پٮ۪ٹھ أسۍ اِستعمال کَران تہٕ آز تہِ چھُ یِوان اِستعمال گَژھان تہٕ وَنۍ اگر اَسہِ گژھُن آسہِ کُنہِ جایہِ اَسہِ لوٗکَن کھیٚنہِ یہِ کانٛہہ تہِ غذا اَسہِ پَزِ ہَمیشہٕ پَنٕنہِ گَرے کھیوٚن تِکیازِ أسۍ چھِ پَننیو یِمو پرانیو مصالو سۭتۍ تیُتھ غذا بَناوان یُس نہٕ سٲنِس صحتَس چھُ کانٛہہ تہِ نۄقصان واتناوان کِہیٖنۍ نہٕ تہٕ یہِ چھُ اَسہِ اَصٕل روزان بیٚیہِ چھُ واریاہ مَزٕدار تہِ کھٮ۪وان بیٚیہِ یوٗتاہ ییٚژھِ اِنسان توٗتاہ چھُ کھٮ۪وان